یۄس کَشمیٖری زَبان چھےٚ یہِ تہِ چھِ اکھ ڈایلیٚکٹاے یہِ تہِ چھِ یِوان کُنہِ حدوٗدَس تانۍ کُنہِ حَدَس تانۍ چھِ یِوان یہِ بولنہٕ یہِ کَشمیٖری زَبان اَگَر کٲشِر کَرو پَنجابَس مَنٛز تَتہِ اَگر کَشمیٖرُک آسہِ سُے کَشمیٖرُک ہیٚکہِ سَمجِتھ یہِ کٲشُر بیاکھ ہیٚکنہٕ سُہ سَمجِتھ کینٛہہ یہِ کیاہ چھِ وَنان اِتھے کٔنیٚتھ اگر ییٚتہِ چھِ ساروی کھۄتہٕ مَطلَب ییٚتہِ چھُ یِوان کَشمیٖرَس مَنٛز أڈۍ چھِ ییٚتہِ یِم پہٲڑی سایڈ چھِ تم چھِ کَران اردوٗ یا تِم چھِ کَران پہٲڑۍ کانٛہہ زَبان یۄس یہِ کَشمیٖری لینٛگویج چھےٚ یہِ چھِ مُختلِف لینٛگویج اگر یہِ کٲنٛسہِ مَطلِب گۄڈنِکے پیٚٹھٕ آسہِ ہیٚچھمٕژ یا أسۍ وَنو مَدَر ٹَنٛگ ییٚمِس یہِ آسہِ تٔمۍ سٕنٛدِ خٲطرٕ چھِ یہِ آسان ہُتھ کنۍ چھَنہٕ یہِ مَطلَب ہُتھ کنۍ اَگَر أسۍ یُس اردوٗ آسہِ کَران پَتہٕ وَنو أسۍ تٔمِس دَپوس ژٕ کَر اَسہِ سۭتۍ کٲشٕر یوٚتانۍ نہٕ ہیٚچھِ ہیٚچھنہٕ وَرٲے ہیٚکنہٕ سُہ یہِ زَبان یوٗز اِستعمال کٔرِتھ کینٛہہ یُس کٲشِر زَبان چھِ یہ ہیٚکہِ اکھ کٲشرُے یوتَن ؤنِتھ اَگَرے جۄمکِس وَنو اَلبَتہ یِم جۄمِکۍ ییٚتہِ گۄڈٕ کٔشیٖر مَنٛز ٲسۍ تِم ہیٚکَن یہِ کٔرِتھ پنڈِتَن ہٕنٛز کتھ نِمو یِم پنڈِتھِز ییٚتہِ درٛاے تِم ہیٚکَن یہِ کٲشٕر کٔرِتھ تکیاز تمو تہِ چھِ گۄڈنِکے پیٹھ اَلبَتہ وۄنۍ اَگَر أسۍ اتھ زَبانہِ پیٹھ زور دِمو ہیٚچھنہٕ باپَتھ وَنو أسۍ نا اَسہِ چھِ یہِ زَبان کُنہِ تہِ صورتَس مَنٛز ہیٚچھِنۍ أسۍ ہیٚچھو یہِ زَبان تیٚلہِ چھَنہٕ یہِ کانٛہہ مُشکِل چیٖز کِہیٖنۍ یہِ ہیٚکون أسۍ آرام مَطلَب ہیٚچھِتھ یہِ زَبان یہِ چھَنہٕ کانٛہہ مُشکِل کٲم أسۍ ہیٚکو نہٕ یہِ کٔرِتھ پرٛٮ۪تھ کانٛہہ چیٖز چھ اِنسان ہیٚکان آسٲنی سان کٔرِتھ کانٛہہ تہِ چیٖز یہِ چھَنہٕ تِژھ مُشکِل زَبان تہِ کینٛہہ کانٛہہ ہیٚچھنہٕ اَلبَتہ یہِ چھےٚ مُختَلِف اِنٛگلِش کھۄتہٕ یۄس اِنٛگلِش چھےٚ یہِ چھِ یِوان سٲرسٕے دُنیاہَس مَنٛز وَننہٕ اِنٹَرنیشنَل زَبان چھےٚ یہِ پرٛٮ۪تھ اَگَر پاکِستانٕچ کتھ نِمو تِم چھِ اردوٗ وَنان پَنجٲبۍ چھِ پَنجٲبۍ وَنان مگر اگر اِنڈیُہُک کانٛہہ مَطلَب پَنجابُک کانٛہہ کَتھ کَرِ کٲشرِس سۭتۍ تٔمس چھِ ضروٗری کَرٕنۍ اِنٛگلِش زَبان اِستعمال اَد ہیٚکَن تِم اکھ أکِس سَمجِتھ ہُتھ کنۍ ہیٚکَن نہٕ تِم آسٲنی سان سَمجِتھ کینٛہہ اِنٛگلِش ییٚلہِ تِم اِستعمال کَرَن اَدٕ زانَن تِم اکھ أکِس مُتعلِق ہُتھ کنۍ ہیٚکَن نہٕ تِم زٲنِتھ کینٛہہ کَشمیٖری زَبان چھِ یہِ چھِ اکھ ڈایلیٚکٹ لۄکٹِس حدوٗدَس مَنٛز یِوان مَطلَب وَننہٕ کٔشیٖر ہُنٛد ہیٚکہِ کَشمیٖری ؤنِتھ اَلبَتہ اگر أسۍ وۄنۍ یَژھان چھِ یہِ کٲشِر زَبان گَژھِ مَطلَب اکھ نیشنَل زَبان بَنٕنۍ تیٚلہِ چھُ زیادٕ زیادٕ پیٚوان اَسہِ کٲشُر وَنُن تمہِ کن ہیٚکہِ یہِ زَبان وٲتِتھ کُنہِ حَدَس تانۍ یُتھ یہِ کٲشِر زَبان چھِ اتھ ہیٚکہِ کانٛہہ آزاد کَشمیرَس آزاد کَشمیرَس مَنٛز تہِ چھِ یہِ کٲشٕر زَبان أڈۍ اِستعمال کَران ییٚلہِ فِلمَن مَنٛز کُنہِ چھِ رول گَژھان امیُک کٲشر زَبانہِ ہُنٛد یۄس نٔو فِلم بَنٲوٕکھ تتھ مَنٛز چھُ سُہ وَنان سُہ کٲشِر زَبان یہِ ہَسا اَنٛگریٖز چھ یوان وَننہِ سۄ کٲشٕر کینٛہہ لفٕظ سُہ بٲتھ یُس سۄ وَنان چھِ یا مادُری دِکست چھ تَتھ مو فِلمہِ مَنٛز یا جوٗہی چاولا تِمَن چھُ یِوان سُہ کانٛہہ ڈایلاگ دِنہٕ تُہۍ ؤنِو یہِ ڈایلاگ مگر یِتھُے تِم سُہ ڈایلاگ وَنان چھِ سُہ چھُ توتہِ باسان مَطلَب یہِ چھِ کٲشرٕ پٲٹھۍ کیٚتھانۍ وَنان نَتہٕ مَطلَب سۄ چھِ وَنان کیٚتھانۍ اردوٗ پٲٹھۍ مَطلَب پوٗرٕ چھِ نہِ تَگان تِمَن زَبان پھِرٕنۍ کینٛہہ تمے کِن چھُ یہِ تھوڑا بہت ٹَف یہِ وَنٕنۍ اتھ چھےٚ مَطلَب مَد وَد یِم چھِ بَدَل پٲٹھۍ یِوان اِستعمال کَرنہٕ مگر اِنسان اگر ییٚژھِ تیٚلہِ ہیٚکہِ سُہ آرام سان یہِ زَبان ہیٚچھِتھ اتھ لَگنہٕ تیوٗتاہ کال تہِ کینٛہہ اَتھ چھُنہٕ کانٛہہ گریمَر تہِ تیُتھ کینٛہہ اِنسان ہیٚچھنہٕ یہِ چھِ اکھ الگٕے زَبان یۄس کَشمیٖرسٕے مَنٛز چھِ یِوان بولنہٕ پاکِستانُک ہیٚکنہٕ کٲشُر ؤنِتھ کینٛہہ یا پَنجابُک ہیٚکنہٕ کٲشُر ؤنِتھ کینٛہہ یوٚتانۍ نہٕ ہیٚچھِ